آ اَزٕ چھُ اِنڈیاہَس منٛز چھِ واریاہ چاے یِوان پَسنٛد کَرنہٕ کیٛازِکہِ اَسہِ تہِ چھِ واریاہ چاے پَسنٛد أسۍ چھِ بَناوان زیادٕ نُن چاے نُن چاے بَناونہٕ خٲطرٕ چھِ پٮ۪وان کَرُن گۄڈنٮ۪تھ نہٕ آب پَتہٕ ترٛاوٕنۍ تِم چاے سُہ چاے اَنٕنۍ واریاہ دیُن پاکھ صحیح کَرٕنۍ کٲم اَتھ کیٛاہ وَنان دیُن دیُن ترٛاوُن دۄد ترٛاوُن نوٗن تہٕ گٔے چاے تیار